آب چھُ اَسہِ لَگان رَںنَس بانہٕ چھَلنَس پَلو چھَلنَس پانَس بُتھ چھَلنَس سرٛان کَرنَس آب چھُ اَسہِ پرٛٮ۪تھ کُنہِ لَگان ضٔروٗرت دۄہَس اگر نہٕ آب آسہِ اِنسان چھُ واریاہ زیادٕ تنٛگ گژھان اِنسان چھُنہٕ کِہیٖنۍ ہٮ۪کان آبہٕ وَرٲے کٔرِتھ آب چھُ سانہِ زندگی منٛز واریاہ زیادٕ ضٔروٗری